کٔشیٖر چھِ واریاہَن مَذہَبی جگہَن ہُند گرٕ یِوان ماننہٕ ییٚتہِ نہٕ صرف مُسلمانن ہٕنٛدۍ بٔلکہِ سارنی مَذہَبَن ہِندۍ کیٚنہہ خاص جگہ چھِ یِتھ پٲٹھۍ مُسلمانن ہٕنز چھِ کیٚنہہ جگہ یِتھ پٲٹھۍ حضرت بَل یُس سٲروی کھۄتہٕ بٔڑ یہِ تہٕ بیٚیہِ مُقدَس جگہ چھِ یِوان کٔشیٖرِ منٛز ماننہٕ مُسلمانن ہِنٛز تَتہِ چھُ یِوان وَننہٕ تَتہِ چھُ حضرت مُحمد صلی اللہ علیہ وسلم ہُن مویہِ پاک تہِ یا چھُ ژارِ شریٖف چھُ یا رٮ۪شمٲلۍ صٲبُن یا مخدوٗم صٲبُن وغیرہ وغیرہ ژارِ شریٖف چھُ یِوان ماننہٕ تَتہِ چھُ یُس اکھ یہِ چھُ یُس اکھ صوٗفی سٮ۪نٹ اوس ییٚمِس اوس ییٚمِس ناو چھُ شیخ نوٗر الدیٖن نوٗرانی رحمتُ اللہ علیہ ییٚمِس کٲشِر پٲٹھۍ نُندٕ رٮ۪ش تہِ چھِ وَنان تِمو چھِ تَتہِ زِیارَت کہٕ تِمو چھِ تَتہِ عبادت کٔرمٕژ تہٕ اَمہِ وَرٲے چھُ ہِندُوَن ہِنز تہِ کیٚنہہ مُتَبَرک جَگہ کٔشیٖرِ منٛز یِتھ پٲٹھۍ اَمرناتھ گۄپھ چھےٚ یَتھ یَتھ منٛز وَنان چھِ کہِ لاڈ شِوا چھُ تِمَن یہِ یُس اَتھ چھِ یِم ہِندوٗ چھِ تِم چھِ اور گژھان یِتھُے اَمر ناتھ یاترٛا چھُ شُروع گژھان تِم چھِ تور گژھان یہِ چھُ اکھ جنٛگلَس منٛز اکھ گۄپھ ییٚتہِ یِوان چھُ ماننہٕ اَتہِ چھُ لاڈ شِوا یا چھُ اَمہِ وَرٲے شَنکر اَچارِیا ٹٮ۪مپٕل یُس یِوان چھُ تَتہِ تہِ چھُ یِوان ماننہٕ تَتہِ چھُ لاڈ شِوا یہِ چھُ سِری نَگرٕ یَتھ یُس مٔندِر چھُ یہِ اَکھ چھُ سری نَگرٕ بیٛاکھ چھُ یِمَن ویشنوٗ دیوی مٔندِر یہِ چھُ یہِ چھُ جیوٚمِس نَزدیٖک یہِ تہِ چھُ اکھ اَہم ہِنٛدُوَن ہِنز مَذہبی جگہ اَمہِ وَرٲے چھِ کھیٖر بھوانی ٹٮ۪مپٕل یا چھُ مارٹنٛڈ سَن ٹٮ۪مپٕل یہِ تہِ چھِ ہِنٛدوٗوَن ہِنز اکھ مُبا مُتَبَرٕک جگہ کٔشیٖرِ منٛز یُس یہِ مَذہَبی سیاحَتُک مہ مس معاملہٕ چھُ اَمہِ سۭتۍ چھُ کٔشیٖرِ ہِنٛز شان بَرقرار روزان اَمہِ وَرٲے چھِ یِمَن کُنہِ خاص دۄہَس پٮ۪ٹھ یِمَن جگہن پٮ۪ٹھ بھیٖڑ گژھان یا لُکن ہُنٛد ہجوٗم آسان تَتھ خٲطرٕ پَزِ گورمٮ۪نٛٹَس تہِ اِقدامات تُلٕنۍ تہٕ یِم یہِ بھیٖڑ کَم کَرنَس منٛز مدتھ کَرٕنۍ یِتھۍ پٲٹھ یا کُنہِ جایہ اَگر تَنگ جگہ آسہِ کانہہ یِمَن زِیارَتن پٮ۪ٹھ سُہ کہ کَرٕنۍ سُہ کھُلراوٕنۍ تَتھٮ۪ن جگہ یا ییٚتھٮ۪ن بھیٖڑ آسہِ زیادٕ گژھن تَتھٮ۪ن گورمٮ۪نٹٕکۍ پَنٕنۍ کانٛہہ آ پَنُن نَفر تھاوُن گورمٮ۪نٹٕکۍ یِتھ پٲٹھۍ یا پُلیٖس تھاوُن یِمَن جگہَن پٮ۪ٹھ تَمہِ سۭتۍ ہیٚکہِ بھیٖڑ تہٕ لُکَن کَم گٔژھِتھ تہٕ لُکَن تہِ واتہِ نہٕ نۄقصان کیٚنہہ